ساروٕے کھۄتہٕ بوٚڑ چیلینج اوس مےٚ مےٚ گُزریو فادر بہٕ اوسُس تمہِ ساتہٕ زینے یہِ اوس سانہِ یہِ اوس میانہِ زندگی منٛز ساروٕے کھۄتہٕ بوٚڑ چیلینج ییٚمہِ پٮ۪ٹھ مےٚ نٮ۪بر اوس نیرُن تِکیٛازِ یہِ چھُنہٕ ایٖزی آسان کینٛہہ کٲنٛسہِ انسان سٕنٛدِ خٲطرٕ ییٚمِس فادر رایہِ واریاہ عرلی سٹیجس منٛز تہٕ تمہِ پتہٕ یۄس میٲنۍ پرؤرِس ٲسۍ سۄ کٔرمیانیٚو یِم گرینڈ پیرنٹٕس چھِ تموٕے تہٕ ٲخٕر کار بہٕ ووتُس

میٹرکس تام میٹرک پتہٕ گٔیے کٲم یُس مےٚ گرینٛڈ یِم مےٚ گرینٛڈ پیرنٹٕس ٲسۍ تِمن گٔیے ڈیتھ پتہٕ پٮ۪ے مےٚ واریاہ چیلینجس فیس کرٕنۍ زندگی منٛز لایِک مےٚ اوس پرُن تہِ پانے پنُن فیٖس تہِ برُن پانے گرس منٛز یُس کھٮ۪ن چٮ۪ن وغیرہ سُہ تہِ کرُن پانے یا سا باقٕے مکان وکان یُس بناوُن سُہ تہِ اوس بناوُن پانے

یہِ بیٚیہِ اوس ساروٕے کھۄتہٕ بوٚڑ چیلینج گرس منٛز اوس نہٕ مےٚ خاص بیٚیہِ سۭتۍ بہٕ اوسُس کینٛژن کھٮ۪نس ٹایمس اوسُس بہٕ کُنُے زوٚن تہِ روزان تہٕ پتہٕ کٔر مےٚ کٲم پتہٕ کٔر مےٚ آیستہ آیستہ اکہِ سایڈٕ موٚضوٗرۍ تہٕ بیٚیہِ سایڈٕ اوسُس پران تہِ کٔر مےٚ گریجویشن کمپٕلیٖٹ گریجویشنہِ پتہٕ کٔر مےٚ کٲم مےٚ کٔر اٮ۪نٹرنٕس خٲطرٕ ٹراے مےٚ کوٚر کالفٲے مگر تتھ اوس تھوڑا فیٖس زیادٕے پہم تہٕ یُس زن نہٕ مےٚ بٔرِتھ ہٮ۪وٚکھ کینٛہہ تمہِ کِنۍ ہیوٚکھ نہٕ مےٚ کشمیٖر یونیورسٹی اٮ۪ڈمشن کٔرتھ کینٛہہ پتہٕ گٔیہِ کٲم پتہٕ گوس بہٕ اِگنو تھروٗ کوٚر مےٚ اٮ۪ڈمشن تہٕ کوٚر مےٚ پوسٹ گریجویشن ہسٹری منٛز اتھ دوران اوسُس بہٕ گرٕ تہِ پکناوان موٚضوٗرۍ تہِ کران تہٕ باغ وغیرہ تھوڑا اوس مےٚ سُہ تہِ اوسُس پکناوان تہٕ ساروٕے کھۄتہٕ بوٚڑ چیٖز اوس میانہِ زندگی منٛز یتھ منٛز مےٚ ٹیلینٹ اوس سُہ اوسُس مےٚ کرکٹ کرکٹ اوسس بہٕ اتھ سۭتۍ سۭتۍ گِنٛدان تہٕ کرکٹ چھُس بہٕ وُنہِ تہِ گِںٛدان پتہٕ کوٚر مےٚ کوٗشش کہِ مےٚ گژھِ تھوڑا کینٛہہ روزگار روزُن پتہٕ کوٚر مےٚ مےٚ کٔر چھےٚ دل کُن

کٔر مےٚ تھوڑا تھوڑا زیٖنۍ مےٚ رۄپٕے پتہٕ کوٚر مےٚ پنُن بِزنٮ۪س سٹاٹ اکھ یوٗنٹ کوٚر اسہِ سٹاٹ یتھ تھوٚو اسہِ یتھ ناو چھُ ؤرمہِ کمپوسٹ یوٗنٹ تہٕ شُکر الحمداللہ سُہ چھُ اسہِ چلان وُنہِ تہِ تہٕ آینٛدٕ تہِ چلہِ انشاہ اللہ تہٕ یِم ٲسۍ میانہِ زندگی منٛز کینٛہہ چیلینجٕز یِم واریاہ مُشکل ٲسۍ میانہِ خٲطرٕ تہٕ بہٕ چھُس اللہ تعالس کُن شُکر پران کہِ ییٚمہِ منٛز درٛاوُس بہٕ نٮ۪بر تہٕ بہٕ چھُس واریاہ خۄش آز